پتھ کالہِ ٲسۍ پھٮ۪رن آسان یا لاگان ٲسۍ آز تہِ چھِ لاگان پھٮ۪رن چاہے مرٕد چاہے زنانہٕ زنانہٕ چھِ لاگان تِلہٕ دار پھٮ۪رن تہِ اَ اَجہِ چھِ لاگان یِم بٕجہِ بٕجہِ تِم چھِ لاگان رٮ۪تہٕ کٲلۍ پھٮ۪رن تہِ مگر وۄنۍ یِم أسۍ لاگان چھِ یِم تِلہٕ دار پھٮ۪رن یہِ تہِ چھُ یِوان کَپُر اورٕ نیٚبرَے یہِ چھُ یِوان نیٚبرَے کپُر تہٕ سُہ چھِ أسۍ کَران کٲم پتہٕ سُوناوان پتہٕ لاگاناوان دِوان تِلہٕ دوٗزَس سُہ دِوان تِلہٕ لٲگِتھ پتہٕ چھِ أسۍ پانَس استعمال کران تہٕ لاگان أسۍ چھِ اَنان پھٮ۪رن ونٛدٕ حٲطرٕ زٕ ژور اکھ چھِ اَنان پٹِو بیٚیہِ چھِ اَنان ٹویٖڈٕکۍ یِم اورٕ یور چھِ لگان تِلہٕ تِلہٕ لٲگِتھ پَٹِو چھِ لاگن گرِ کَران استعمال مگر مےٚ تہِ أنۍ اوترٕ ژور پھٮ۪رن زٕ أنِم پَٹِو زٕ أنِم تِلہٕ دار تِمن لاگنووُم تِلہٕ ہُم تھٲیِم پٹِو پٕلینٕے تِم چھِ لگان ونٛدس یَتھ سردی منٛز اَسہِ رٮ۪تہٕ کالہِ چھِ ہُم چھِ لا ہُم تہِ چھ لاگان اورٕ یور گَژھو کُنہِ جاے تَمہِ ساتہٕ چھِ لاگان أسۍ تِلہٕ دار پھٮ۪رن یہِ چھِ کٔشیٖرِ اَسہِ پنٛنہِ کٔشیٖرِ ہُنٛد رٮ۪واج ییٚتہِ چھِ آسان سردی اَمہِ موٗجوٗب چھُ اَسہِ پھٮ۪رن استعمال کَرٕنۍ مرٕد تہِ چھِ لاگان ونٛدس پٔٹۍ پھٮ۪رن بیٚیہِ چھِ لاگان ہُم ٹِویٖڈ پھٮ۪رن تہِ تِم تہِ چھِ کَران پتہٕ کٲم تِمن تہِ چھِ سُوناوان کرناوان تِمن چھَنہٕ آسان یہِ کٲم وٲم کَرٕنۍ کیٚنٛہہ تِمن چھِ أسۍ پٕلین پھٮ۪رن پٲسۍ سُوان تہٕ لاگان تمام ییٚتہِ کٔشیٖرِ ہِنٛدۍ تہٕ اَمہِ مٔزیٖد چھُ باقٕے ییٚتہِ کٔشیٖرِ منٛز پردٕ چھِ ونٛدس کِرٛولٕکۍ سُہ کرِول چھِ اورَے یِوان ووٗنِتھ بنٲے آسان کپرُے یوت پتہٕ چھِس ییٚتہِ کِرٛوَل کٲم ییٚتہِ چھِس کَران سۄ آرِ کٲم کٔشیٖرِ ہِنٛدی تہٕ پتہٕ چھِ تِم کِرٛوَل تھا تھانہٕ واد آسان پتہٕ چھِ تَتھ دِوان تِم کڑان پردٕ بناوناوان تِم پردٕ تِمن چھِ لاینِنٛگ دِوان تِمَن چھِ ونٛدس أسۍ استعمال کَران رٮ۪تہٕ کالِکۍ پردٕ تہِ چھِ آسان تِم چھِ الگ آسان تِم چھِ اَنان اورَے سُہ کپُر تہِ چھِ نیبرَے چھُ سورٕے واتان سُہ کپُر قٕسٕم وار تَتھ چھِ کَران أسۍ کٲم تِم چھِ لاگان أسۍ رٮ۪تہٕ کٲلِس ہلکہٕ پردٕ کیٛازِ رٮ۪تہٕ کالہِ چھُ آسان گرٕم ونٛدس چھِ آسان سردی اَمہِ موٗجوٗب چھِ أسۍ ونٛدس کِرٛولٕکۍ پردٕ تہِ پٮ۪وان لاگٕنۍ بیٚیہِ تہِ گرم گرم پَہ پردٕ واریاہ وٮ۪رایٹی چھِ آسان اَمہِ مٔزیٖد باقٕے چھِ ییٚتہِ استعمال کانٛگٕر تہِ ونٛدس باقٕے چھِ لاگان حمام تہِ ونٛدَس سردی موٗجوٗب تَتھ چھِ زیُن پٮ۪وان اَنُن یِم کانٛگٕر وٲلۍ چھِ کانٛگرِ وونان تِمن تہِ انناوان تِم کانہِ أسۍ اَنان چھِ اَنان کانہِ کانٮ۪ن ہٕنٛز یِم بناوان کانٛگرِ تِمن چھِ بناوان کۄنٛڈلہٕ کۄنٛڈلہٕ چھِ پٮ۪وان کرٛالَن بناونہِ تہٕ کانِل چھِ وونان یِم کانٛگرِ پتہٕ چھِ استعمال أسۍ کَران گرن منٛز تِم کانٛگرِ یِم ییٚتہِ ونٛدس چھِ گژھن استعمال تہٕ